آ بہٕ اوسُس رَنِنٛگ گژھان تہٕ اَسہِ اوس واریاہ اَصٕل ایکٕسپیٖرَنس روزان تِکیٛازِ یوٗتاہ یوٗتاہ سون أسۍ دورُن تیٛوٗتاہ چھُ سانہِ صحتہٕ خٲطرٕ فٲیِدٕ تہٕ بیٚیہِ چھِ اَسہِ باقٕے باڈی خٲطرٕ تہِ فٲیِدٕے تَتھ منٛز میلان